مےٚ چھِ لَگان پَسَنٛد لوٗڈو بہٕ چھس زیادٕ پَہنَس فونسٕے مَنٛز گِنٛدان بیٚیہِ چھِ أسۍ پَننٮ۪ن بٲے بارنٮ۪ن مَنٛز گِنٛدان بیٚیہِ چھَس پَننٮ۪ن بیٚنٮ۪ن سۭتۍ گِنٛدان لوٗڈو مَنٛز مَنٛز بیٚیہِ چھَس بہٕ کیرَم گِنٛدان کیرمَس مَنٛز کیرَم چھَس بہٕ بَچپَن پیٹھ گِنٛدان توٚتانۍ ٲس بہٕ مےٚ باسان مےٚ چھُ یاد بہٕ ٲسٕس ترٛیمہِ جَمٲژ پَران یَنہٕ پیٹھ اَسہِ یَنہٕ اَسہِ کیرَم اوٚن تَنہٕ پیٹھ ٲسۍ أسۍ پَتہٕ بٲے بارٕنۍ آسان گِنٛدان تہٕ مےٚ چھُ یہِ کیرَم واریاہ زیاد پَسَنٛد بیٚیہِ چھِ مےٚ پَسَنٛد چٮ۪س گِنٛدُن چٮ۪س تہٕ چھِ مےٚ واریاہ اصل لَگان مےٚ ٲس کَزٕن اکھ چٮ۪س گِنٛدان پَتہٕ ہیوٚچھ مےٚ تہِ چٮ۪س گِندُن تٔمِس چھِ سۄ واریاہ خۄش لَگان بیٚیہِ چھُ مےٚ لَگان ہہُ بیٚیہِ ٲسۍ لۄکچارَس گِنٛدان ترُپَن تِم چھِ کَنہِ پھَلٮ۪ن آسان تٔمن ٲسۍ أسۍ گِنٛدان بییہِ ٲسۍ أسۍ بانٛٹَن گِنٛدان بیٚیہِ ٲسۍ أسۍ گِنٛدان ٹِچَم ٹَچ بیٚیہِ أسۍ ٲسۍ یِتھے کنۍ واریاہ واریاہ گیمہٕ گِنٛدان یِم أسۍ پانہٕ ؤنۍ بٲے بارٕنۍ ٲسۍ گِنٛدان یا ٲسۍ دوستَن سۭتۍ أسۍ گِنٛدان